ترٛےٚ ساس پانٛژھ تٕرٛہ پانٛژھ ساس اَکوُہ سَتھ ساس نَو اَکھ ہَتھ تہٕ پنٛداہ ژوٚوُہ شیٚتھ سَتھ کاہہ شیٚتھ پنٛژاہ